میٲنِس ہوم ٹاونس منٛز چھِ میٲنۍ فیورٹ جگہ سون درگاہ ییٚتہِ زن یہِ چھِ مےٚ اسی لیے فیورٹ میٚیہِ ہوت نہٕ کینٛہہ یہِ چھِ سارنٕے میٲنِس سٹی میانہِ ہوم ٹاون کٮ۪ن سارنٕے فیورٹ جگہ کیازکہِ اتٮ۪ن چھِ أسۍ نٮ۪ماز پران اتتٮ۪ن چھِ أسۍ یہِ چھِ اکھ پاک جگہ ییٚتٮ۪ن أسۍ تہِ چھِ پاک گژھان تہٕ اوٚتَن چھِ واریاہ مومن واتان اوٚتن چھِ واریاہ جان انسان واتان یِم اتٮ۪ن چھِ اسہِ اکھ انفارمیشن تہِ مِلان اتٮ۪ن چھِ اسہِ دُرود تہِ ہیٚکان پٔرِتھ اتٮ۪ن چھِ أسۍ قران تہِ ہیٚکان پٔرِتھ اتٮ۪ن چھِ أس مولوی ین صٲبن نِش اکھ انفارمیشن تہِ واتان یۄس اسہِ برونٛہہ کُن اۭں سانہِ نیہِ جنریشنہِ چھِ اسلامس متعلِق ہیٚچھناوان ییٚمہِ سۭتۍ زن أسۍ اسلامس کُن بروٚنٛہہ برونٛہہ کُن چھِ ہیٚکان پٔکِتھ سٲنۍ بُزرگ چھُ اوتَن گژھان اوٚتن چھِ اتٮ۪ن چھ انسان پاک گژھان گۄنہو نِش چھُ بچان اسی لیے چھِ مےٚ یہِ میانہ ہوم ٹون منٛز میٲنۍ فیورٹ جگہ بییٚہِ تہِ چھِ اتٮ۪ن چھُ مٲلہٕ چھُ لگان ٲٹھن دۄہن چھُ اتٮ۪س مٲلہٕ آسان ییٚتٮ۪ن أسۍ واریاہ اینجاے چھِ کران زِیارت شریف چھِ ہیٚکان وٕچھِتھ اتٮ۪ن چھِ سٲنِس ٹٲٹھس نبی صلی اللہ علیہ وسلم سٕنٛز زیارت شریف ییٚمیُک اسہِ دیٖدار تہِ چھِ ہیٚکان کٔرِتھ ؤرۍ یس منٛز چھُ ہتہِ دۄیہِ لٹہِ مٲلہٕ تہِ آسان ییٚتہِ زن أسۍ یتہِ زن أسۍ پرژھتھ چھِ ہیٚکان پننٮ۪ن رِلیٹِوزن تہِ تِم تہِ چھِ ہیٚکان یوٚتن یِتھ تِم تہِ چھِ امہِ زیارتٕک موینہٕ کران تِم تہِ چھِ اتٮ۪ن یِمن باقٕے تہِ چھِ یوان اوٚتن چھِ یِوان واریاہ دوٗرِپٮ۪ٹھ ٹورسٹ پٕلیس چھِ یہِ اتٮ۪ن چھِ اکھ ٹورسٹ پٕلیس تہِ تِمن خٲطرٕ تہِ تِم تہِ چھِ اوٚتن ہیٚکان یِتھ تِم تہِ چھِ اتٮ۪ن واریاہ خۄش گژھان تہٕ بییٚہِ چھِ اتٮ۪ن اۭں اکھ اۭں ؤرۍ یس منٛز چھِ مٲلہٕ زٕ لگان ییٚتٮ۪ن اسہِ واریاہ مزٕ چھُ لگان أسۍ چھِ انٹرٹینمیٚنٹ کران شُرۍ چھِ انٹڑٹینمیٚنٹ لگان جولہٕ چھِ لگان باقی چیٖز چھِ اتٮ۪ن لگان اتہِ چھِ پارک چھِ اتٮ۪ن چھِ اسہِ اۭں لیبرٔری چھِ اتٮ۪ن ییٚتٮ۪ن أسۍ زن بُکٕس چھِ ہیٚکان پٔرِتھ ییٚتٮ۪ن أ بُکہٕ چھِ وٕچھان تتٮ۪ن چھِ أسۍ اسلامِک کِتابہٕ اسلامس متعلِق چھِ انفارمیشن تِمن پٮ۪ٹھ یمہِ سۭتۍ زن أسۍ پنُن اسلام چھُ برونٛٹھ پکناوان تہٕ یہِ چھِ میٲنۍ فیورٹ جگہ میٲنِس ہوم ٹاونس منٛز یۄس مےٚ واریاہ زیادٕ فیورٹ چھِ یہِ چھِ اسہِ ییٚتٮ۪ن سارنٕے فیورٹ جگہ اتٮ۪ن چھِ أسۍ پانہٕ تہِ پاک گژھان گۄنہو نِش چھِ بٔچِتھ ہیٚکان گۄنہانو معافی چھِ اتٮ۪ن اللہ تعالیٰ ہس ہیٚوان اس لیے چھِ أسۍ اتٮ۪ن گۄنہو نِش بچان تہٕ اتٮ۪ن اسی لیے چھِ اسہِ سانہِ خٲطرٕ فیورٹ جگہ تہٕ باقٕے ییٚتٮ۪ن چھِ اسہِ واریاہ جگہِ ییٚتٮ۪ن چھِ اسہِ ٹورسٹ پٕلیس تہٕ باقٕے پارکہٕ وارکہٕ چھِ سٲنس ہوم ٹاونس منٛز تِمن باقی ین آسہِ باقٕے کانٛہہ فیورٹ جگہ تہٕ مےٚ چھِ پنٕنۍ فیورٹ جگہ یِہے میانہِ خٲطرٕ چھِ میٲنۍ فیورٹ جگہ یِہے باقی ین ہنٛد تھنکِنگ کیاہ آسہِ تِمن کیاہ آسہِ فیورٹ تہٕ میہ میٲنِس ہوم ٹاونس منٛز چھِ میانہٕ خٲطرٕ میٲنۍ فیورٹ پٕلیس یہے یۄس زن مےٚ فیورٹ چھِ اوٚتن چھِ أسۍ شامن تہِ ہیٚکان گٔژھتھ نٮ۪ماز چھِ ہیٚکان پٔرِتھ صبحن چھِ گژھان نٮ۪ماز چھِ پران تہٕ اتٮ۪ن اسی لیے چھِ مےٚ یہِ فیورٹ پٕلیس میانہِ خٲطرٕ